اگر أسۍ فُڈ آیٹمَن ہِنٛز کَتھ کَرو بہٕ اوسُس وٕنی کَران فٮ۪س مطلب ریٚلیٖجَنٕچ کَتھ اوسُس بہٕ وٕنی کَران مطلب مُحرمَس منٛز سون ریٚلیٖجَن أسۍ چھِ پَنٛنِس ریٚلیٖجَن چھِ أسۍ زیادٕ بَناوان مُحرمَس منٛز چھُ أسۍ یُس مےٚ دوٚپ وٕنی مجلِس چھِ أسۍ برپا کَران تِمو مجلِسو پَتہٕ مطلب کانٛہہ تہِ گَرٕ وول اگر مجلِس برپا چھِ کَران تَمہِ پَتہٕ چھِ سُہ دِوان فُڈ مَطلب یِمَن یِم تہِ اَزادار تٔمۍ سُنٛد گرٕ چھِ آسان آمٕتۍ تِمَن چھِ تِم سٔرٕو کَران پَتہٕ فُڈ فُڈَس منٛز چھِ آسان وازوان مطلب سٲنِس یَتھ کَلچَرَس منٛز سٲنِس فٮ۪سٹِوَلَس منٛز چھُ یِوان زیادٕ یِہوٚے وازوان دِنہٕ مطلب یہِ چھُ آمُت اَسہِ ریٚلِجَنَس منٛز تہِ وۄنۍ بَناونہٕ مطلب یہِ تہِ ییٚمہِ ساتہٕ تہِ سون کانٛہہ ریٚلِجَس فٮ۪سٹِوَل چھِ کیٚنٛہہ تہِ چھُ گژھان کہِ أسۍ چھِ تَمہِ پَتہٕ وازوان کَران سٔرٕو لُکَن یِم تہِ اٮ۪ٹٮ۪نٛڈٲرٕس چھُ آسان یِم یِمو تہِ اٮ۪ٹٮ۪نٛڈ چھےٚ مجلس آسان کٔرمٕژ یا یِم تہِ اور چھِ آسان آمٕتۍ مجلِس بوزنہِ تِمَن چھِ أسۍ پَتہٕ کَران سٔرٕو وازوان یہِ وازوان چھُ فیمَس اَکھ ڈِش کٔشیٖرِ منٛز تہِ ہٮ۪کو أسۍ وٕنِتھ مطلب کٔشیٖرِ ہُنٛد چھِ اَکھ یہِ فیمَس چھُ یہِ وازوان اَتھ منٛز چھُ آسان مطلب ڈِفرَنٛٹ مُختلِف قٕسمٕکۍ مطلب مازَس چھُ آسان آمُت بَناونہٕ رِستہٕ یہِ چھُ گول اَکھ ماز آسان دوٚگمُت تَتھ چھُکھ آسان پَتہٕ بَنٲیمٕتۍ گول بالہٕ ہِش اَتھ چھِ وَنان رِستہٕ یا تَمہِ کھۄتہٕ بوٚڈ چھُ آسان آمُت بَناونہٕ تَتھ چھِ یِوان دۄد ترٛاونہٕ تَتھ چھِ وَنان یَکھٕنۍ یِتھَے پٲٹھۍ چھُ کۄرمہٕ کۄرمہٕ چھُ یِوان ٹیوٚٹھ بَناونہٕ تَتھ چھِ یِوان مَرژٕوانٛگَن واریاہ ترٛاونہٕ تَتھ چھِ بَنان کۄرمہٕ یِتھَے پٲٹھۍ چھُ روغَن جوش روغَن جوش چھُ تھوڑا مٔدرِ آیہِ یِوان بَناونہٕ آبہٕ گوش آبہٕ گوشَس چھُ یِوان تھوڑا موٚدُر دۄد ترٛاونہٕ یہِ چھُ یِوان دۄدٕ یَکھٕنۍ بَناونہٕ یِتھَے پٲٹھۍ چھِ تَبَکھ ماز یا کۄکُر چِکَن یَتھ أسۍ وَنان چھِ یہِ سُے تِمَے چیٖز چھِ أسۍ سٔرٕو کَران پنٛنٮ۪ن اٮ۪ٹٮ۪نٛڈٲن یِم سانٮ۪ن ریٚلِجَس فٮ۪سٹِوَلَن مَنٛز چھِ آسان آمٕتۍ یہِ چھِ أسۍ فُڈ کَران سٔرٕو اَتہِ